اَسہِ چھُ ییٚتہِ پُلٹِکَل لیٖڈَر تٔمِس چھُ ناو صایمہ جی تٔمۍ چھِ کَرِمَژٕ ییٚتہِ واریاہ کامہِ تٔمۍ چھِ گۄڈنِچی کٲم کٔرمٕژ تٔمۍ چھِ ییٚتہِ بَنایمَژٕ واریاہ ڈرٛینہٕ اَصٕل اَصلہِ ڈرٛینہٕ چھِ تٔمۍ بَنایمَژٕ تٔمۍ چھِ بٕلاک دِتۍ مٕتۍ ییٚتہِ واریاہ بٕلاک اَصٕل دِتۍ مٕتۍ تٔمۍ ییٚتہِ تٔمۍ چھِ کٔرمٕژ بیٚیہِ کٲم تٔمۍ چھِ دِژمَژٕ ییٚتہِ کیٛاہ چھِ اَتھ وَنان تٔمۍ چھِ دِژمٕژ ہیر بَنٲونٲومٕژ اَصلہِ اَصلہِ ہیرٕ بیٚیہِ چھِ تِمَن پٮ۪ٹھ سۄ کَنسٹرٛکشَن ٹایلہِ تہِ کَران کامہِ کامہِ کَران ڈرٛینٕز تہِ بَناونایمَژ تٔمۍ واریاہ اَصٕل اَصٕل لیٖڈَر چھِ سۄ تٔمۍ چھِ بہتریٖن کٲم کٔرمٕژ تٔمۍ چھِ واریاہ بہتریٖن کٔرمٕژ کٲم بیٚیہِ چھِ تٔمۍ کٲم کٔرمٕژ حال حالَے سٕے منٛز چھِ تٔمۍ کٲم کٔرمٕژ تٔمۍ دیٛانو روڈ یَپٲرۍ یُس کہِ واریاہ زیادٕ خراب روڈ اوس تَپٲرۍ اوس نہٕ اِنسان ہٮ۪کان پٔکِتھ تہِ بلکل پٔکِتھ تہِ کِہیٖنۍ تہِ نہٕ تَپٲرۍ اوس یُتھُے روٗد اوس پٮ۪وان تَتھ اوس وۄتھان حَدٕ کھۄتہٕ تہِ زیادٕ رَب ٲس وَسان تَپٲرۍ تَپٲرۍ ٲس سُہ روٗد رَب وَسان تَپٲرۍ اوس نہٕ خلقَن بَنان پَکُن کِہیٖنۍ تہِ نہٕ بلکل نہٕ کِہیٖنۍ تہِ اوس نہٕ تَپٲرۍ بَنان پَکنُے پَتہٕ کٔر کٲم أسۍ خلق سَمے واریاہ تٔمِس صایمہ جی نِش اَسہِ ووٚن تٔمِس یِتھ کٔنۍ چھُ مسلہٕ اَپٲرۍ چھُنہٕ بَنان وَتہِ پَکُن تہِ کِہیٖنۍ تہِ نہٕ تٔمۍ کَرنوو کٲم تٔمۍ کَرنوو سٮ۪نٛگشَن تَپٲرۍ روڈ بیٚیہِ کوٚرُن پٕلَس ڈرٛٮ۪نیج گۄڈٕ کوٚرُن تَمہِ خٲطرٕ سایڈَس ڈرٛٮ۪نیج ڈرٛٮ۪نیج ییٚلہِ تِمو کٲم لٲج تِمو کٔر تَتھ اَصٕل پٲٹھۍ بہتریٖن سان کٲم بیٚیہِ کوٚرُکھ تَتھ پَلَسٹَر تہِ کوٚرُکھ تَتھ سایڈَن اَصٕل پٲٹھۍ امہِ پَتہٕ کٔرٕکھ کٲم روڈَس روڈ یُتھُے تِمو بَنوو گۄڈٕ کوٚرُکھ تَتھ تَل کَنکِرٛیٖٹ ترٛووہَس اَصٕل پٲٹھۍ بہتریٖن تمہِ پَتہٕ کوٚرُکھ تَتھ تار کول ترٛووہَس واریاہ اَصٕل پٲٹھۍ ترٛووہَس واریاہ بہتریٖن تار کول تمہِ پَتہٕ کٔرٕکھ تَتھ کٲم گٔے تَتھ روڈَس واریاہ فرق آے تمہِ پَتہٕ تَتھ حَدٕ کھۄتہٕ تہِ زیادٕ امہِ پَتہٕ چھِ ییٚتہِ بیٛاکھ اَکھ لیٖڈَر ییٚتی بِہِم گاندَربَل بِہیوٗما گاندَربَلَس منٛز تٔمِس چھِ ناو مُشتاق احمد سُہ تہِ چھُ اَکھ بوٚڑ بار پُلٹِکَل لیٖڈَر تٔمۍ تہِ کَرِمَژٕ چھِ واریاہ زیادٕ کامہِ ییٚتہِ واریاہ زیادٕ کامہِ تٔمۍ چھِ گۄڈنِچی کٲم کٔرمٕژ گاندَربَلَس منٛز دیُت تٔمۍ گرٛاوُنٛڈ اَکھ واریاہ بوٚڑ بار گراوُںٛڈ یَتھ گاندَربَلَس منٛز نہٕ گرٛاوُنٛڈ اوس کِہیٖنۍ سُہ مِلیو اَسہِ تٔمۍ سٕنٛدی بَدولَتہٕ اَصٕل اَکھ گرٛاوُنٛڈ حالٲنی چھِ تَتھ وٕنۍ تہِ کٲم چَلٲنی أسۍ گٔے واریاہ شُرۍ گٔے تٔمِس نِش دوٚپ ہَس یِتھ کٔنۍ چھُنہٕ اَسہِ گاندَربَلَس منٛز گرٛاوُنٛڈ کِہیٖنۍ تہِ تٔمۍ دیُت گرٛاُونٛڈ دوٚپُن ٹھیٖک چھِ تٔمۍ کوٚر بٔتھِ دوٚپہَکھ اَسہِ دِیِو گاندَربَلَس منٛز گرٛاوُنٛڈ دِتُکھ اَسہِ گرٛاوُنٛڈ پَتہٕ لٲج یَتھ حال حالٕے گۄڈٕ دِژٕکھ تَتھ کٲم کٔرٕکھ تَتھ دِتُکھ بٕلاک بٕلاکَس سایڈَس اوس تَتھ تھوڑا آب یِوان نَمبلہِ ہُنٛد واریاہ تَتھ دِتُکھ گۄڈٕ سایڈَس بٕلاک بہتریٖن بٕلاک دِتُکھ تَتھ واریاہ لَگووُکھ بٕلاک وٕلاک تَتھ اَصٕل پٲٹھۍ تٔمۍ پَتہٕ کٔرٕکھ تَتھ کٲم تَتھ دِتِکھ اِنٛگلٲرٕن اِنٛگلٲرنو پٮ۪ٹھ دِژٕکھ تَتھ فٮ۪نسِنٛگ أنٛدٕرۍ کِنۍ أنٛدٕرۍ نٮ۪بٕرۍ کِنۍ دِژٕکھ تَتھ اَصٕل پٲٹھۍ فٮ۪نسِنٛگ تہِ فٮ۪نسِنٛگ یُتھُے کَمپٕلیٖٹ گٔے تَتھ تٔمۍ پَتہٕ گٔے کٲم لٲجِکھ گرٛاوُنٛڈَس کٲم گرٛاوُنٛڈَس کیٛاہ کوٚرُکھ گۄڈٕ گرٛاوُنٛڈَس لٲجِکھ یُتھ یہِ کٲم لٲجِکھ تَتھ کٔرٕکھ کٲم گۄڈٕ تَتھ لَگٲوُکھ گۄڈٕ میٚژ میٚژ ییٚلہِ تَتھ یہِ کٔرٕکھ بَرٲے وَرٲے اَصٕل پٲٹھۍ بہتریٖن آیہِ کٔرٕکھ تَتھ بَرٲے وَرٲے تٔمۍ پَتہٕ کوٚرُکھ تَتھ رولَر رولرٕ پَتہٕ کٔرٕکھ تَتھ کٲم لَگایَکھ تَتھٕ گرٛاوُنٛڈَس أنٛدۍ أنٛدۍ لایٹِنٛگ سِسٹَم لایٹِنٛگ سِسٹَم تہِ اوس تَتھ ضٔروٗری کیٛازِکہِ أڑۍ بَچہِ چھِ تَتہِ شامنَس کِرکَٹ گِنٛدان یا فُٹ بال چھِ گِنٛدان تٔمۍ خٲطرٕ ٲس تَتھ مَسٹہٕ مَسٹہٕ ٲس تمہِ خٲطرٕ تَتھ ضٔروٗری لایٹِنٛگ سِسٹَم یُتھُے تَتھ لایٹِنٛگ گٔے لایٹِنٛگ پَتہٕ کوٚرُکھ تَتھ رولَر وولَر اَصٕل پٲٹھۍ گرٛاوُنٛڈَس بیٚیہِ کٔرٕکھ تَتھ کٲم بیٚیہِ کٔرٕکھ تَتھ کٲم لَگٲوہَس پٮ۪ٹھ درٛمُن وَمُن اَصٕل پٲٹھۍ کوٚرُکھ سُہ تہِ حال حالٕے منٛز کوٚر تٔمۍ بیٛاکھ اَکھ کٲم تٔمۍ دیُت گاندَربَل اَسہِ یہِ اَڈٕ دیُت تٔمۍ تَتہِ اَڈٕ اَڈٕ اوس نہٕ ییٚتہِ گاندَربلَس منٛز کِہیٖنۍ تہِ تٔمۍ کٔر سُہ اَصٕل کٲم یُس تٔمۍ گاندَربَل اَنٛدَر دیُت اَڈٕ اَڈَس منٛز چھِ کٔرمٕژ تٔمۍ کٲم تِمو دیُت تَتھ گۄڈٕ اَصٕل پٲٹھۍ بٕلاک وٕلاک سایڈَن اَصٕل پٲٹھۍ بہتریٖن سان دِتُکھ بٕلاک پٕلَس بیٚیہِ کوٚرُکھ کٲم تَتھ ترٛووُکھ مٮ۪کڈَم وٮ۪کڈَم اَصٕل پٲٹھۍ حالانکہِ یَتھ منٛز آز بَسٕز ہَتھ زٕ ہَتھ چھِ واتان تَتھ اَڈَس منٛز سُہ تہِ چھِ تٔمۍ کٔرمٕژ واریاہ بہتریٖن کٲم بیٛاکھ اوس ییٚتہِ پُلٹِکَل لیٖڈَر تٔمِس چھُ ناو محمد امیٖن تٔمۍ کٔر نہٕ بلکل تہِ کانٛہہ کٲمٕے تٔمِس ٲسۍ حالانکہِ یہِ زَنہِ گژھان یا مَرٕد گژھان یا بَچہِ گژھان یِتھ کٔنۍ حظ چھُ ڈرٛینیج سِسٹَم تٔمِس ٲس گژھان سُہ اوس نہٕ بلکل تہِ کٲم کَران کِہیٖنۍ تہِ تٔمِس حظ اوس پٮ۪وان حَدٕ کھۄتہٕ تہِ زارٕ پار کَرُن سَر یَتھ کٔرۍ تو حظ یہِ یَتھ کٔرۍ تو سُہ اوس نہٕ کٲم وٲم کَران کِہیٖنۍ تہِ بلکل نہٕ کِہیٖنۍ تہِ نہٕ سُہ اوس نہٕ تیُتھ اَصٕل لیٖڈَر کِہیٖنۍ تہِ حالانکہِ تمہِ دۄہ وَنے تٕمَن اے یِمووُے بَچو دوٚپہَس اَسہِ دیٖتو یہِ گرٛاوُںٛڈ واوُںٛڈ بَنٲوِتھ تِمو دیُت نہٕ بلکل کِہیٖنۍ تہِ گرٛاوُنٛڈ واوُنٛڈ تم ٲسۍ خٲلی پَنُن گَرٕ کھالان اورٕ یِوان کامہِ کَرناوان پنٛنٮ۪ن گَرن منٛز ہَپٲرۍ بٕلاک دیناوان یَپٲرۍ بٕلاک دیناوان کَران پَںٕنۍ پَنٕںۍ کٲم لفظِ تمو کھول پَنُن گَرٕ بار بیٚیہِ نہٕ بلکل کِہیٖنۍ تہِ کوٚر نہٕ تمو بیٛاکھ اَکھ لیٖڈَر اوس ییٚتہِ حالٲنی منٛز سُہ چھُ وٕنۍ تہِ ییٚتہِ لیٖڈَر تٔمِس چھِ ناو الطاف احمد سُہ تہِ چھِ بہتریٖن اَکھ اَصٕل لیٖڈَر حالانکہِ سُہ چھِ کٲم کَرناوان ییٚتہِ سُہ چھِ لیٹریٖن بَناوناوان باتھروٗم بَناوناوان مکان دیٛاناوان بَنٲوِتھ زَبردَس اَصٕل کٲم کَران حالٲنی تٔمۍ دیٛانوو اوترَے گاندَربَل اَنٛدَس منٛز اَکھ ٹایلہٕ دیٛاناوِ تٔمۍ یِمَن فُٹ پاتھَن لگٲوِتھ یَتھ فُٹ پاتھَس اوس دۄہَس تہٕ راتَس آسان روٗد پٮ۪وان اگر روٗد پیٚیہ ہہ تَپٲرۍ اوس نہٕ بَنان پَکُن بلکل تہِ کِہیٖنۍ اوس نہٕ تَپٲرۍ بَنان پَکُن تَتھ ٲس کٲم گژھان یُتھُے روٗد اوس پٮ۪وان سُہ اوس تَپٲرۍ آسہٕ تَتھ نالہٕ وَسان تَتھ بلکل نالہٕ آسوٕ تورٕ اوس نہٕ بَنان خلقَن وَلقَن تہِ پَکُن کِہیٖنۍ تہِ نہٕ پَتہٕ کٔر تٔمِس کٲم تٔمِس گٔے خلق واریاہ دوٚپہَس یِتھ کٔنۍ چھُ مسلہٕ اَسہِ دیٖتو یَتھ روڈَس کیںٛہہ کٔرۍ تو یَتھ گۄڈنِچی حالانکہِ کٲم کٔر تٔمۍ تَتھ فُٹ پاتَس تٕمو بَنٲو تَتھ اَںڈَر گرٛاوُںٛڈ ڈرٛینیج سِسٹَم یُتھُے تِمو ڈرٛینیج سِسٹَم بَنووُکھ ڈرٛینیج سِسٹَم پَتہٕ کَرنوو تمو کٲم لاگنایَکھ ترٛاونووُکھ سیٖمَٹ تَپٲرۍ فُٹ باتھَس سٲرۍ سٕے مطلب سُہ اوس واریاہ فُٹ پاتھ بوٚڑ تمو لَگوو تٔتھۍ سیٖمَٹ ویٖمَٹ اَصٕل پٲٹھۍ شوٗرُکھ أنٛدۍ أنٛدۍ تہِ واریاہ اَصٕل پٲٹھۍ تمہِ پَتہٕ کَرنٲوٕکھ کٲم اَنٮ۪کھ ٹایلہٕ ٹایلہٕ پَتہٕ ییٚلہِ ٹایلہٕ وایلہٕ لَگایَکھ دیُتہَس أنٛدۍ أنٛدۍ بٕلاک اَصٕل پٲٹھۍ گوٚو سُہ سپٲری سُہ کوچہِ ووچہِ تہِ اَصٕل پٲٹھۍ فِٹ اینٛڈ فاین گوٚو سُہ کوچہِ تہِ اَصٕل پٲٹھۍ حالٲنی کٔر تٔمۍ بیٛاکھ اَکھ کٲم تٔمۍ کٲم تٔمۍ دیُت اَکھ روڈ بَنٲوِتھ اَصٕل روڈ یَتھ روڈَس نہٕ مطلب کٕہٕنۍ تہِ اوس ہٮ۪کان سوٗنچھِتھ اَپٲرۍ بَنہِ روڈ تٔمۍ کوٚڑ تَتھ پہاڑ کِنۍ تہِ روڈ بہتریٖن روڈ کوٚر تَتھ کٔرٕکھ گۄڈنٮ۪تھٕے کٲم تَتھ روڈَس دِتُکھ سایڈَس دیوار اَصٕل پٲٹھۍ کیٛازِکہِ سُہ اوس واریاہ زیادٕ بوٚڈ دیوار حَدٕ کھۄتہٕ تہِ زیادٕ بوٚڑدیوار اوس سُہ تٔمۍ سایڈٕ واریاہ زیادٕ بوٚڑ دیوار دِتُکھ تَتھ أنٛدۍ أنٛدۍ أندۍ أنٛدۍ واریاہَس بروںٛٹھ کُن واریاہ مطلب تِم ٲسۍ کِلوٗمیٖٹَر پانٛژھ شےٚ روڈ واریاہ زیادٕ ٲسۍ تِم کِلوٗمیٖٹَر پانٛژھ دَہ روڈٕ کٔر تٔمۍ کٲم تِمو دیُت تَتھ گۄڈٕ تَتھ بٕلاک اَصٕل پٲٹھۍ شوٗرُکھ کوٚرُکھ اَصٕل پٲٹھۍ دِتُکھ بٕلاک تٔمۍ پَتہٕ کٔر تمو کٲم تَمہِ پَتہٕ کٔر تمو کٲم ترٛاونٲیِکھ تَتھ تَلہٕ کَنہِ وَنہِ اَصٕل پٲٹھۍ دِتُکھ تَتھ یہِ رولَر وولَر کوٚرُکھ اَصٕل پٲٹھۍ تٔمۍ پَتہٕ کٔرٕکھ تَتھ کھٲجِکھ کَنَسٹرٛکشَن کَنَسٹرٛکشَن کھٲجِکھ ییٚلہِ کھٲجِکھ تَتھ لَگوو تمو سیٖمَٹ ویٖمَٹ اَصٕل پٲٹھۍ بَنووُکھ سُہ گۄڈٕ فُٹ پاتھ سٕنٛدۍ پٲٹھۍ اَصٕل پٲٹھۍ سُہ روڈ تٔمۍ پَتہٕ یُتھُے سُہ بَنیوو تٔمۍ پَتہٕ کٔرٕکھ تَتھ کٲم لَگووُکھ تار کول وارکول لَگووُکھ تَتھ رولِنٛگ سِسٹَم پٮ۪ٹھٕ سورُے کوٚرُکھ سُہ روڈ تہِ کَمپٕلیٖٹ یَتھ نہٕ اِنسان سوٗنچِتھ تہِ ہیٚکہِ ہا تَپٲرۍ کھَسہِ گٲڑۍ تَپٲرۍ تہِ کھٔژ گٲڑۍ تِہِنٛدِ بَدولت سۄ کیٛازِ تِمو کٔر بہتریٖن الطاف صٲبَن کٔر ییٚتہِ واریاہ زیادٕ کٲم واریاہ زیادٕ کٲم حالٲنی کٔر تِمو اوترٕ کٲم تِمو دیُت اَکھ یہِ کیٛاہ چھِ اَتھ وَنان پٕلے گرٛاوُںٛڈ بیٚکِس جایہِ تہِ تِمو اوس دیُتمُت ییٚتہِ دٔدٕرہُماہَس منٛز اَنٛدَر ہاسپِٹَل سایڈٕ گرٛاوُںٛڈ اَصٕل بہتریٖن گرٛاوُنٛڈ دٔدٕرہٲمہِ لُکَن خٲطرٕ دیُت تم تہِ چھِ واریاہ بَجہِ بَجہِ کامہِ کَران تِہِںٛدِ سۭتۍ آو خلقَن واریاہ مَدَتھ مِلیو واریاہ زیادٕ مَدَتھ مِلیو اِنسان چھُ یورٕ گژھان تمَن کٲم تم چھِنہٕ تَتہِ نَکار کَران کینٛہہ تم چھِ وَنان عٲش کٔرِتھ أسۍ کَرو تُہٕنٛدِ خٲطرٕ کامہِ واریاہ زیادٕ کامہِ کامہِ چھِ ییٚتہِ پُلٹِکَل لیٖڈَر کَران أمۍ الطاف صٲبَن کٔر حَدٕ کھۄتہٕ تہِ زیادٕ کٲم گاندَربَلَس انٛدَر حالانٛکہِ لایٹِنٛگ سِسٹَم تہِ دِژ أمۍ اوترَے سٹاٹِنٛگ منٛز ییٚتہِ اوس نہٕ اَڑٮ۪ن گامَن گامَن منٛز آسان یہِ لایٹِنٛگ کِہیٖنۍ تہٕ رٲتھ کیُتھ اوس ٲٹھ بجے خلق گَرٕ اَژان تمَن اوس نہٕ لایٹِنٛگ سِسٹَم آسان تَتہِ بلکل کِہیٖنۍ تمو کٔر پَتہٕ کٲم تم گٔے تٔمِس الطاف صٲبَس دوٚپہَس یِتھ کٔنۍ چھِنہٕ اَسہِ لایٹِنٛگ سِسٹَم کِہیٖنۍ أسۍ چھِنہٕ ہٮ۪کان رٲتھ کیُتھ اَپٲرۍ پٔکِتھ بلکل کِہیٖنۍ تمو ووٚنہَس کٕہٕنۍ مسلہٕ چھُنہٕ پَتہٕ کٔر تمو کٲم تمو دیٛانو تَپٲرۍ لایٹِنٛگ سِسٹَم بَڑٕ بہتریٖن سان واریاہ اَصٕل پٲٹھۍ دیٛانو تمو تمَن لایٹِنٛگ سِسٹَم تہِ تَپٲرۍ لٲگِتھ حالانکہِ واریاہ زیادٕ پُلٹِکَل لیٖڈَر چھِ سُہ اَصٕل الطاف صٲب